وعلیکم السلام ورحمتُہ اللہ وَبرکاتہ اَہن حظ آ تُہۍ کَم اَہن حظ آ گِلاس حظ چھُ تۄہہِ چھُ حظ ضوٚرتھ اَہن حظ آ أسۍ چھِ کٕنان گِلاس تۄہہِ چھُو ضوٚرتھ تُہۍ ہیٚکِو یِتھ یا نہ نہ گِلاس چھِ تۄہہِ یہِ یہِ کالٹی یہِ چھُو تۄہہِ پانہٕ وٕچھُن گِلاس تہِ چھِ أسۍ چھِ کٕنان أسۍ چھِ یِہوٚے کار کران أسۍ چھِ یِہوٚے کٲم کران اَدٕ زَن ضوٚرتھ چھُو اَچھا کینٛہہ چھُنہٕ پَرواے تُہۍ ہیٚکِو پانہٕ یِتھ یا کانٛہہ ہیٚکِو تُہۍ سوٗزِتھ اَچھا نہ تُہۍ ہیٚکِو پانہٕ یِتھ تُہۍ ہیٚکِو ییٚتٮ۪ن وٕچھِتھ یہِ کالٹی کِژ چھِ زَبردس گِلاس أسۍ حظ چھِ أسۍ حظ چھِ یِہوٚے کٲم کران مےٚ چھِ باسان اَکھ قٕسٕم اَکھ قٕسٕم چھُ گژھان ہَتھ بیٛاکھ چھُ گژھان ڈۄڈ ہَتھ اَہن حظ آ کَم ہیٚکیٛاہ گٔژھِتھ بہٕ چھَس ترٛاوان بہٕ چھَس ترٛاوان ڈۄڈَس ہَتَس یِم پانہٕ باقٕیَن چلو ییٚلہِ وۄنۍ تُہۍ کیٚنہہ چھُنہٕ پَرواے نَمتَس پٮ۪ٹھ کرو أسۍ فاینَل کیٚنہہ چھُنہٕ پَرواے تُلِو تُلِو تام ہیٚکِو وٕچھِتھ کالٹی چھِ زَبردس یہِ چھُو وۄنۍ تۄہہِ تامٕے مےٚ چھَنہٕ پَے کیٚنہہ تُہۍ ییٖوا پانَے یا کانٛہہ آٹوٗ وولا سوٗزۍہوٗنہ کیٚنہہ نہٕ حظ چھُ پَرواے کیٚنہہ چھُنہٕ پَرواے چلو کیٚنہہ چھُنہٕ پَرواے چلو وۄنۍ ییٚلہِ تۄہہِ ووٚنوُ أسۍ ٲسۍ نَتہٕ ڈۄڈ ہَتھ ہَتھ کٕنان اَوا کالٹی چھِ زَبردس تُہۍ ہیٚکِو پانہٕ وٕچھِتھ اَچھا تُلِو کیٚنہہ نہٕ حظ چھُ پَرواے کیٚنہہ چھُنہٕ پَرواے چلو چلو چلو چلو